اَلسلامُ علیکُم بہٕ حظ چھَس روزان سُمبَل بانٛڈی پوٗرا پٮ۪ٹھٕ مےٚ حظ ٲس کَرٕنۍ کٲم مےٚ حظ ٲس مےٚ حظ ٲسۍ بٮ۪نتھٕرَن بناوٕنۍ سِٹیٹ سَبجَکٹ مےٚ حظ چھُ اَتہِ پۄپھتٕر بوے محمد یاسین مےٚ حظ چھِ بٮ۪نتھٕر اَتہِ تِمَن حظ ٲس بناوٕنۍ سِٹیٹ یِمَن حظ چھِ لَگان واریاہ واریاہ پونٛسہٕ مےٚ حظ کٔر وۄنۍ پۄپھتٕر بٲیِس سۭتۍ کَتھ تٔمۍ دوٚپ کیٚنہہ نہٕ حظ چھُنہٕ پرواے بہٕ کَرٕ بہٕ حظ کَرے یہِ بہٕ اَنَے بنٲوِتھ یِمَن حظ چھِ واریاہ محنت لَگان یِمَن حظ چھِ واریاہ محنت لَگان پَتہٕ حظ گوٚو کیٚنہہ کال أمۍ حظ کٔر کٲم أمۍ حظ دوٚپ مےٚ یہِ ہا یہِ أکِس چھٕ شےٚ ہَتھ لَگان أکِس چھِ پَنٛداہ شیٚتھ لَگان أکِس چھِ پانٛژھ لگہ پانٛژھ ہَتھ لَگان مےٚ حظ ٲس ترٛیَن بٮ۪نتھٕرَن بناو بناونہِ یِم سِٹیٹ سَب سِٹیٹ سَبجَکٹ أمۍ حظ کٔر کٲم دۄپُن یِمَن ہسا چھِ لَگان ترٛےٚ رٮ۪تھ ترٛےٚ رٮ۪تھ ہسا ییٚلہِ ادا گٔے تہٕ أمۍ حظ دوٚپ مےٚ اَن ژٕ پونٛسہٕ أمۍ حظ دوٚپ مےٚ ژٕ اَن پونٛسہٕ بہٕ حظ گٔیَس أمِس بیٚنہِ وۄنۍ منٛگنہِ پونٛسہٕ ژٕ دِ یہِ وَل سِٹیٹ سَبجَکٹ چھے تیار یِم حظ آسہٕ یِم تیٚلہِ حظ آسہٕ یِمَے سِٹیٹ سَبجَکٹ چلان تیٚلہِ نہٕ حظ ٲسی یِم مارکَس کارڈ وارکَس چلان کیٚنہہ تیٚلہِ حظ آسہٕ یِمَے سِٹیٹ سَبجَکٹ چلان اَتہِ بہٕ حظ گٔیَس أمِس بٮ۪نہِ وَنٛنہِ دۄپمَس ییٚکے وَلٕے سِٹیٹ سَبجَکٹ ہٕے چھےٚ تیار وَلے دِیہِ وَلَے دِیہِ أمِس محمد یاسیٖنَس پونٛسہٕ یِم ہے چھے تیار یہِ حظ وٕژھ مےٚ اَتہِ یہِ حظ وٕژھ مےٚ اَتہِ دۄپُن ہے اسہِ نہٕ ہسا چھُو پونٛسہٕ کِہیٖنۍ اسہِ چھِنہٕ وٕنۍ کٮ۪س پونٛسہِ کِہیٖنۍ مےٚ حظ مےٚ حظ گٔے کوٗر خلاص مےٚ حظ لٔگۍ تٔمۍسی پونٛسہِ مےٚ حظ ٲس کوٗر ایل ایل ڈی ہسپتال ایٚڈمِٹ تہٕ مےٚ لٔگۍ تٔمۍ سی پونٛسہٕ أسی حظ چھِ کوٚنٛڈلَن لاریمٕژ مےٚ حظ چھِنہٕ پونٛسہٕ وونٛسہٕ کِہیٖنۍ یہِ حظ وٕژھ یہِ بیٚنہِ مےٚ أمۍ حظ کٔر مےٚ لَڈٲے مےٚ حظ ٲسۍ اَتہِ پَلَو چھٕلِتھ بہٕ حظ وٕژھٕس تہِ ژٕجِس گَرٕ مےٚ حظ پیٚیہِ پَتہٕ تِم پونٛسہٕ چَنٛدٕ منٛزکۍ دِنۍ مےٚ حظ أنۍ اَپٲرۍ یَپٲرۍ اورٕ یورٕ ہیٚتِم باقیَن وٮ۪سَن پٮ۪سَن یِم پونٛسہٕ تہِ دِ کٔرِم تیار تہِ دِیتۍ مَکھ ہسا مےٚ حظ مِلے یہِ سَبق اِنسان نسا گَژھِ نہٕ یہِ ہا یہِ مان کٲنٛسہِ ہٕنٛدِس کارَس منٛزٕ اَژُن لہٰذا کٔرِتھ پَتہٕ ہسا کٔر مےٚ کام پَتہٕ ہسا گٔیَس بہٕ تہٕ دِتِم أمِس بیٚنہِ یِم سِٹیٹ سَبجَکٹ مگر تٔمِس ہسا مےٚ حظ دوٚپ مےٚ گوٚژھ نہٕ یہِ بایَن پٮ۪ٹھ یہِ مَسلہٕ واتُن کِہیٖنۍ مگر تٔمِس میانہِ بیٚنہِ ہسا کٔر پَتہٕ پَنٛنیو نیٚچیو بے عزتی دوٚپہٕ ہَس یہِ چھےٚ موٚنٛڈ یہِ موٚنڈ اسہِ چھےٚ یہِ موٚنٛڈ ماس یہِ چھِ موٚنٛڈ تہِ یہِ کَتہِ اَنہِ ہا